تُہۍ کَتہِ چھُو روزان مطلب تُہۍ کیٛاہ بِزنِس چھُو کَران تُہۍ کَتہِ چھُو اَصلی روزان تۄہہِ کیٛاہ چھُو اَصلی ناو مےٚ اوس وَنُن کہِ بہٕ چھُس ٹیوٗشَن سٮ۪نٹَر پٮ۪ٹھ تُہُنٛد یُس سٲنۍ اٮ۪کیڈمی منٛز بَچہِ چھُ أمۍ سٕن مطلب روزنُک طٔریٖقہٕ سانہِ اٮ۪کیڈمی منٛز یہِ چھُ واریاہ مطلب تھوڑا ویٖک یعنی کہِ أمِس چھُ تھوڑا پرٛابلِم گژھان منٛزٕ منٛزٕ مگر توٚپتہٕ یِم سٲنۍ ٹیٖچَر چھِ تِم چھِ أمِس گایِڈ کَران اَصٕل پٲٹھۍ وَنان مگر یہِ چھِ پانہٕ تھوڑا ڈَل پَہَم تہٕ میٛٲنۍ گُزٲرِش چھِ یِہوٚے تۄیہِ زِ تُہۍ کٔرِو أمِس منٛز یِمہٕ أمِس ٲسِو گرِ تُہۍ اَصٕل پٲٹھۍ وٕچھان دَاچھا أمِس گژھِ اَصٕل پٲٹھۍ گرِ تہِ پرناوُن پَتہٕ أتی ہیٚکہِ اَصٕل پٲٹھۍ برٛۄنٛہہ پٔکِتھ